بہٕ اگر کَتھ کَرٕ پرٛانہِ وقتٕچ پرٛٲنِس وقتَس منٛز ٲسۍ نہٕ زیادٕ یِمَن یِم کورِ ٲسۍ یا زَنان نَفَر ٲسۍ یِمَن ٲسۍ نہٕ زیادٕ دِوان توجہ یِمَن کھیل کوٗدَن کُن کینٛہہ دَپان ٲسِکھ تُہۍ کٔرِو گَری کٲم یا بَدَل کُنہِ شوبَس منٛز یِمن ٲسۍ دَپان تُہۍ چھُو گَری کٔرِو تُہۍ کٲما واما تہٕ زیادٕ نیٖرِو نہٕ تُہۍ نٮ۪بَر کینٛہہ کَرَن ٲسۍ یِم یِہوٚے باغ کٲم واغ کٲم مگر آز کَلُک دور چھُ آز چھُ یِوان یِمَن یِم زَنان نفر چھِ یِمَن تہِ چھِ یِوان واریاہ شوبَن منٛز یِم رَو جو کَرنہٕ تہٕ برونٛٹھ پَکناونہٕ یِوان یِمَن چھُ یِوان موقعہٕ دِنہٕ تہٕ تِتھٕے پٲنٛٹھۍ چھِ کھیل کوٗدس منٛز تہِ یِمن موقعہٕ یِوان دِنہٕ اگر بہٕ کتھ کرٕ پنٛنہِ ڈسٹِرٛکٕچ شُپینٕچ ییٚتی درٛاے حال حالے اکھ کرکٹر یۄس گِنٛدان ٲس شازیا جاسیا جاسِیا اوس تٔمِس ناو تہٕ سۄ چھِ ییٚتی سٲنۍ اَسہِ ہمساے گامسٕے منٛز روزان تہٕ سۄ گٔے تٔمۍ گیُنٛد یہِ یہِ آی پی ایل یُس چھُ آسان یُس وُمینٕز آی پی ایل چھِ آسان تٔمۍ گیُنٛد تَتہِ پَنجاب ٹیٖمَس ٲس سۄ گِنٛدان تَتہِ شاید تہٕ تَتہِ ٲس سۄ زَبَردَس کارکردٕگی ہٲو تٔمۍ تَتہِ تہٕ واریاہ زَنان نَفَر چھِ تٕم یِم موشوٗر چھِ دُنیاہَس منٛز یِمو سپوٹسَس منٛز ناو کَمو یَتھ منٛز اگر بہٕ کَتھ کَرٕ میری قوم چھِ یۄس گۄڈنِچ اَکھ یہِ زَنان نَفَر چھِ ییٚمۍ ہِندُستانَس گۄڈٕنیُک یہِ دیُت اولَمپِک گولڈ میڈَل دیُت تٔمۍ تہٕ یا کَتھ کَرٕ بہٕ سانیا نیوال چھِ سانیا مِرزا چھِ یِم ٲسۍ گِنٛدن آی پی ایل ہرمِند کور چھِ آز آی پی ایل یہِ حظ گِنٛدان یہِ کِرکَٹ گِنٛدان سۄ تہِ چھِ زَبَردَس اَکھ کھِلٲڑۍ تہٕ بہٕ چھُس وَنان زَنان نَفرَن چھِ تیٖچہِ تیٖژٕ ہُم چھِنہٕ دِوان تِمَن موقعہٕ چھِنہٕ دِوان یا اَپورچُنِٹی چھِنہٕ دِوان پَلیٹفارَم چھِنہٕ دِوان تَمہِ آیہِ کینٛہہ یِتھ پٲٹھۍ مَردَس چھِ دِوان سپوٹسَس منٛز تہٕ مگر دۄہ کھۄتہٕ دۄہ چھُ ہِنٛدُستانَس منٛز تہِ یِوان رَوجا یِتھ پٲٹھۍ باقٕیَن مٕلکَن منٛز چھِ یِمَن دِوان موقعہٕ تِتھ پٲٹھۍ چھِ ییٚتہِ تہِ وۄنۍ کَران تِکیٛازِ گۄڈٕ اگر بہٕ کَتھ کَرٕ آی پی ایل اوس سُہ اوس گِنٛدناوان صرف ٲسۍ تَتھ منٛز مٔہنِو گِنٛدان تہٕ وُ وۄنۍ اوٚنُکھ وُمیٚنٕز آی پی ایل تہِ یا یِتھٕے پٲٹھۍ چھِ کانٛہہ لیٖگ چھِ یَتھ مۄہنِو یوت ٲسۍ گِنٛدان تَتھ أنِکھ وۄنۍ زَنان مٔہنوٮ۪ن ہٕنٛز لیٖگ تہِ یا تِم گیمہٕ یِم نہٕ یہِ مۄہنِو یوت ٲسۍ گِنٛدان وۄنۍ چھِ زَنان مٔہنیَن تہِ موقعہٕ دِ یَتھ تِمَن منٛز دِوان تہٕ تِم تہِ چھِ تَتھ منٛز آرام سان گِنٛدان